بَڈگام چھُ اکھ تِژھ ڈِسٹِرٛک ییٚتہِ واریاہ زیادٕ ہِسٹرٛی اِوؠنٛٹ چھِ گٔمٕتۍ واریاہ تِتھۍ چیٖز چھِ بَڈگٲمِس منٛز گٔمٕتۍ یِم نہٕ اۭں ایکٕسپیکٹِڈ ٲسۍ کِہیٖنۍ یِم نہٕ پَتہ ٲسۍ یِم گَژھان کِہیٖنۍ فیمَس سَرکٕل فِگٲرٕس چھِنہٕ ییٚتہِ ییٚتہِ کِہیٖنۍ یِتھ کٔنۍ زَن ییٚتہِ چھِ واریاہ زیادٕ لیٖڈٲرس چھِ یَتَن بَڈگٲمِس منٛز ٲسۍ تہِ واریاہ زیادٕ لیٖڈَر یِم أکِس اَتھ سَماج پَکناوان یُس مطلب اَکھ قوم چھِ تَتھ پَکناوان تہٕ بَڈگٲمِس منٛز چھِ واریاہ زیادٕ یُتھُے لیٖڈٲرٕس روزان یِمَن پؠٹھ بَڈگامٕکۍ لُکھ چھِ مطلب بَڈگامٕکۍ کیاہ کٔشیٖر ہِنٛدۍ پوٗرٕ کٔشیٖر ہِنٛدۍ لُکھ چھِ تِمَن پَنُن اَکھ مینٹور مانان تہٕ تِم تِم چھِ مطلب یِتھۍ کٔنۍ اَسہِ اوس اکھ آگاہ سٔیِد محمد فاضلہ اَکھ کھۄتہٕ اگر نَکھ رحمتح تِم ٲسۍ واریاہ زیادٕ اَصٕل تِمو چھِ واریاہ کٲم کرمٕژ یا ؤنکیٚس تہِ یِم اَسہِ چھِ ییٚتؠن یِم اَسہِ أسۍ چھِ وَنان یِم چھِ اَسہِ اِسلامِک سکالر چھِ بَڈگٲمِس منٛز یِم اَسہِ اِسلامِک لیٖڈَر چھِ تِم چھِ آز کَل پالٹِکسَس منٛز گژھان تَتھ منٛز چھُ اَکھ یہِ فٲیدٕ مِلان کہِ تِم چھِ ہؠکان اَصٕل سَماجٕچ بہبوٗدی ترٲیِتھ اَصٕل اَصٕل پٲٹھی سَماج پَکنٲیِتھ تہٕ یِتھٕے ییٚتھی چھِ واریاہ زیادٕ اِوینٛٹ واریاہ زیادٕ اِوینٛٹ گٔمٕتۍ اِتھ کٔنۍ سعد محدی چھُ ٲسمٕتۍ تِمو تہِ چھےٚ واریاہ زیادٕ کٲم کٔرمٕژ تِہِندِس ناوَس پؠٹھ آز اکھ سٹیڈیَم تہِ چھُ صحیٖد شہیٖد سید محدی سٹیڈیَم تہٕ تِم آیہِ شٔہیٖد کَرنہٕ تہٕ یہِ چھِ واریاہ زیادٕ یِوان بَڑگٲمِس منٛز گٔمٕتۍ یِمَن یِم ہِسٹری منٛز چھِ یِم یا سُہ أسۍ چھِ پَننؠن بڑِ بَبَن نِشَن بوزان یا نانہِ نِشَن بوزان تہٕ یِم کینٛہہ چیٖز چھِ واریاہ زیادٕ بَڈگٲمِس منٛز آمٕتۍ